اگر مےٚ چانس مِلیو بیٚیِس مُلکَس مَنٛز گَژھنَس سۄ کَنٹری چھِ مےٚ خٲطرٕ دُبے دُبے چھِ میانہِ خٲطرٕ اکھ بیٚسٹ پلیس یۄس مےٚ تھٲومٕژ چھِ چانسَس منٛز بہٕ گَژھٕ تور کیازکہِ تتیُک یُس وِزِٹ چھُ یُس تَتیُک اکھ بیوٹی چھےٚ سۄ چھےٚ ساروی کھۄتہ بیٚسٹ یِوان ونکٮ۪س ماننہٕ وٲلڑَس مَنٛز دُنیاہَس مَنٛز تمیُک یُس نَظار چھُ تَتہِ ہر کُنہ ملکٕکۍ چھِ تور گَژھان تتیُک لُطُف چھ تُلان کیازکہ یُس تَتہِ گۄڈٕ بُرُج خلیفہ پیٚٹھ چھُ یِوان تور چھِ یِوان تمہ موٗجُب چھ ساروی کھۄتہ بیٚسٹ چھِ مےٚ یِوان ماننہٕ دُبے تتیُک مَزٕ چھُ اَلگے بیٚیہِ چھُ تَتیُک اِنفراسٹرکچر تہِ اصل باقی چینٛجز اگر أسۍ کتھ کَرو یُس تتیُک ایٚنوایرمنٹ چھُ سُہ تہِ چھُ واریاہ کلیٖن یتھ سکیورٹی چھِ تَتہِ سکیورٹی تہِ چھِ واریاہ بہتریٖن تَتہِ تَتہ چھُنہٕ کانٛہہ ٹینشَن یُس اِنسان اگر کانٛہہ رِسک نِیہ ہُہ یہِ تَتہِ چھُ نہٕ رِسکُک ٹینشَن کِہیٖنۍ اِنسان چھُ تَتہِ چھِ فریٖڈَم اِنسانَس اصل پٲٹھۍ پَنُن ایٚنجاے تَتہِ اصٕل پٲٹھۍ ٹرول کٔرِتھ پنُن تَتہِ پوٗرٕ ایٚڈونچٲرس یم تمیُک چھِ آسان اِنسانَس اتہِ اصٕل پٲٹھۍ ایٚنجاے کٔرِتھ یوٗتاہ چھُ تَتہِ مَزٕ آسان دُبے چھُ یِوان بیٚیہِ ساروی کھۄتہ اَتھ ایٚڈونچٲرسَن مَنٛز یِوان ساروی کھۄتہ ٹوٗرِزِم یا ٹرولَس مَنٛز یِوان ساروی کھۄتہ برونٛہہ اِنڈیاہَس مَنٛز ییٚتہِ اگر أسۍ کتھ کَرو اِنڈیاہَس مَنٛز یا کٔشیٖرِ منٛز ییٚتہِ تہِ چھِ واریاہ گَژھان زیادٕ تور